مےٚ چھُ فٮ۪ورِٹ پلٕیر وٕنکٮ۪نس اٮ۪م اٮ۪س دونی یِتھ پٲٹھۍ یہِ وٕچھو تٔمِس چھُ ناو وٕنکٮ۪نس کٮ۪پٹین کول سُہ چھُ اکھ بٮ۪سٹ کٮ۪پٹین ماننہٕ یِوان وٕنکٮ۪س تِکیٛازِ وٕچھو کہِ گۄڈٕنِکُے سَوال کَپٹینس گژھن کالٹیٖز آسنہِ سُہ گژھِ پرٮ۪شَر ہٮ۪کُن کَنٹرول کٔرِتھ سُہ گژھِ ہٮ۪کُن وُچھِتھ فی کُنہِ مٮ۪چَس اَپونٮ۪نٛٹ کیٚمہِ حِساب چھِ تہٕ یور کَمہِ حِساب چھُ مےٚ پلیَر کَرُن سِلٮ۪کٹ یہِ چھُ تھاوُن آسان دیانَس منٛز اگر اَپوزِٹ ٹیٖم فار اٮ۪کزامپٕل سِپنَس چھِ گِنٛدان گوٚو أمِس چھِ تَتہِ بٮ۪لَنٕس تھاوٕنۍ تٔمِس چھُ تھوڑا رٮ۪شو تھاوُن فاسٹ بالرَن ہُنٛد زیادٕ یا اگر اَپوزِٹ پٕلیر چھُ فاسٹ بالرَن زیادٕ اَصٕل گِنٛدان تٔم چھُ تَتٕے تھوڑا سُپنَرَن ہُنٛد آف بریٚکَن ہُنٛد تھوڑا رٮ۪شو تھاوُن زیادٕ گوٚو یِم کالٹیٖز گٔژھن کپٹینس آسنہِ سُہ گژٮ۪کھ بیٚیہِ جج ہٮ۪کُن کٔرِتھ کُس پٕلیر کَتٕتھ ہٮ۪کَن بہٕ ترٛٲیِتھ یہِ گژھن أکِس کپٹینَس آسنہِ تِمےَ آسان سٲلِم کالٹیٖز چھِ اٮ۪م اٮ۪س دونِیَس منٛز تَوَے چھِ تٔمِس وَنان کیپٹین کول تہٕ سُہ چھُ مےٚ فٮ۪ورِٹ پٕلیر فٮ۪ورِٹ